اَلسلامُ علیکُم وعلیکُم السَلام آ تُہۍ کٕم حظ اہن حظ خان ٹیلَر چھُ یہِ حظ چھُ ٹھیٖک حظ چھُ اہن حظ بہٕ حظ سُو ٹھیٖک حظ کۭتہِ ہان دۄہَن منٛز حظ چھُو سُوناوُن تُہۍ ؤنِو حظ ٹھیٖک حظ چھُ تہنٛدِ موٗجوٗب کَرو ہفتَس منٛز دمہو تَۄہہِ تیار کٔرِتھ تُہۍ مہٕ پروٲیِو کیٚنٛہہِ تۄہہِ کَرہو بہٕ ڈسکاونٛٹ تہۍ مےٚ چھِ پَاے تُہۍ کٕم چھُو تُہۍ تُہۍ چھُو اسہِ نِش یِوان تہٕ تُہۍ زانہو بہٕ اصٕل پٲٹھۍ تُہنٛز فیملی زانَکھ بہٕ اصٕل پٲٹھۍ تُہۍ مہٕ گبھرٲیو کیٚنٛہہ تۄہہِ کَرہو بہٕ اصٕل ڈِسکاونٛٹ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ یہِ گژھہِ ٲں ہَفتَس کھنٛڈَس منٛز گژھہِ یہِ تَیار تہٕ یہِ کَرٕناو بہٕ تیار جلدی تُہنٛدِ موٗجوٗب تہٕ تُہۍ کَر تُہۍ کَر یِیِو تیٚلہِ آز چھُ نا حظ ٲں آز چھُ شُراہ ڈیٹ تُہۍ کَر حظ یِیو ٹھیٖک حظ چھُ اَردٲہِمہِ اہن حظ اَکھ کَتھ حظ وَنہو بہٕ زٕ دۄہ ما حظ گژھیٚن کَم اگر حظ تُہۍ ڈیٹ تھوڑا ہُررٲیِو میٛانہِ حساب آتھوار یِیِو تُہۍ تہٕ تۄہہِ گَژھوٕ سوٗٹ آسُن ریٚڈی فِٹ آچھا کیٚنٛہہ نَہ حظ چھُنہٕ تیٚلہِ جمعہ ہٕے ٹھیٖک حظ چھُ أسۍ حظ جمعہ دۄہ ٹھیٖک حظ چھُ تیٚلہِ ییٖزیٛو تُہۍ اگر تُہۍ میٛون مٲنِو تُہۍ یِیو صبحسٕے ٲں میجرمیٚنٛٹ کَرنہِ بیٚیہِ وُچھو تۄہہِ کَپرٕے وَپرٕے کیٛاہ چھِ کوٛالٹی کیٛاہ چھِ تہٕ تَمے حِسابہٕ سُوو تہِ أسۍ پَتہٕ ہیٚکِو اہن حظ أسۍ چھِ پانٔے آسان بہٕ آسہٕ تَتی کیٚنٛہہ چھُنہٕ تُہنٛدِ موجوٗب آسہٕ بہٕ تٔتی تُہۍ یِیِو لگ بھگ تُہۍ یِیو کاہ بَجے ہیٛو کاہ بَجے آسہٕ بہٕ تٔتی کاہ بَجے ٹھیٖک چھُ ٲں مگر صُبحس ییٖزیٛو تُہۍ ضُروٗر تِکیٛازِکہِ میجَرمیٚنٛٹ چھُ ضروٗری بیٚیہِ وُچھو أسۍ کَپرٕ کیٛاہ چھُ ییٚمہِ حِساب سُوُن کیٛاہ چھِ تٔمے حِساب سُوو بیٚیہِ دِیو تُہۍ ڈِزایِن کَمہِ حِساب آسہِ سُوُن تٔمے حِساب سُوو أسۍ ٹھیٖک حظ چھُ سُہ سُوُو أسۍ سُہ کَرو أسۍ صُبحس کَتھ تہٕ ڈِسکاوُنٛٹ چھُو تۄہہِ پیی سُہ دِمہو بہٕ تۄہہِ سۄ گٔے میٛٲنۍ کٲم آز نَہ حظ آسہِ نہٕ اسہِ ایٚویلیبٕل کِہیٖنۍ اگر اسہِ آز آسہِ ہے ایٚویلیبٕل تۄہہِ دِمہ ہاو أسۍ مگر آز چھَنہٕ ایٚویلیبٕل کِہیٖنۍ آ تُہۍ کٔرِو تُہۍ کٔرِو پَننہِ حِساب چۄایِس تُہۍ کیٛاہ کپرٕ أنِو پَتہٕ یِیُو تُہۍ مےٚ نِش تہٕ تۄہہِ دِمہو بہٕ اصٕل پٲٹھۍ سُہ سُوِتھ صُبحَس یِیُو تُہۍ میجَرمیٚنٛٹ کرنہِ ٹھیٖک چھا تُہۍ أنۍ زیٛو صُبحَس ٲں تُہۍ أنۍ زیٛو ٲں ترٛےٚ میٖٹَر أنۍ زیٛو تُہۍ

ٹھیٖک حظ چھُ کیٚنٛہہ نَہ حظ چھُنہٕ تُہۍ أسۍ وُچھو صُبحس کَرو نا تۄہہ أسۍ میجرمیٚنٛٹ أسۍ کَرو پَتہٕ یہِ ییٚتی کَتھ اَلبتہٕ صُبحس ییٖزیٛو تُہۍ میجرمیٚنٛٹ کَرنہِ ضروٗری تَمہِ پتہٕ کَرو أسۍ تۄہہِ تٔمۍ پَتہٕ دِمہو أسۍ تۄہہِ سوٗٹ آتھوارِ دۄہ تَیار کٔرِتھ اہن حظ یہِ اہن حظ یہِ گوٚو کَنفٲرٕم اَدٕ سہ ٹھیٖک چھُ یَپٲرۍ چھُ مےٚ یِوان کسٹمَر یِوان تہٕ تُہۍ تُلِو تُہۍ اَدٕ حظ السلام علیکُم